ہے وعلیکُم سلام ٹھیٖک چھِو حظ آ فرمٲے تو ہے تیٖژ چھا پھٕرستھ کٕم چھِو کتہِ پٮ۪ٹھ چھِو کھِرمہٕ پٮ۪ٹھ کٕم چھِو آچھ فرمٲے تو تۄہہِ کیاہ اوس ادٕ وۄنۍ کیاہ یہِ بناوو نہ وۄنۍ کُس مثلہٕ چھُ میجرمینٛٹا ہے لینٛگٕتھ نہ سا ٲس غلط ژےٚ سا ٲسی وۄستٕے غلط ہے بہٕ کیاہ بہٕ چھُس چھان بہٕ چھُ سا دٔسل کٲم کران ادٕ تاخ گٔنڈۍ مے ژےٚ ٲسی نا وۄستے غلط تِمو ٲس برابر کھرکہٕ ٲس برابر اچھا وۄنۍ کیاہ چھُ کرُن برونٛٹھ کُنتھ یپٲرۍ چھُ نہ کشٹمر پیاران یتیٚتھ تۄہہِ کیاہ چھو کرُن کیاہ چھو تۄہہ تۄہہ لٲجوٕ دٔیمِس پوہرس کٲم کھِرکہِ کیاہ ترٲیو تُہۍ اچھا تۄہہِ چھُ پوہر چھُ بنٲیتھ کٲشر پٲٹھۍ کھرکہِ ورکہِ چھِ فٹ کٔرِتھ ایڑجسٹ کٔرِتھ کھرکہِ اچھا جوڑِ چھِ جوڑِ پٔٹۍ چھِ لاگٕنۍ کمہِ آیہِ بنٲیِو تُہۍ کمہِ آیہِ بنٲیِو تُہۍ اتھ چھِ واریاہ حساب نہ یِوان دروازن ترٲے وا کِٹلن ترٲے وا پلین ترٲے وا یا کینٛہہ پرنٹ کھٲلہِ ہو سا نقشہِ نِگٲری کر ہو سا

باتھروٗم کِس تہِ سُے کِنہٕ باتھروٗمس ترٲوو بۄنہٕ کِٹلمس پٮ۪ٹھ ٹیٖن نہ تتھ تراوو کٲشر پٲٹھۍ یُس ہٮ۪رِم پوٚٹ چھُ نا سُہ تراوہوس کِٹلم کِٹلمس ہوُے چھُ اکھ ٹرانسپٕلانٹ یِوان نہ سُہ چھُ ٹیٖن ٹایپ یِوان سُہ چھُنہ باسان کینٛہہ تتھ لگہٕ کِٹلم تہِ تہٕ بییٚہِ لگیٚس سُہ ٹیٖن تمہِ سۭتۍ دۄدرِ نہٕ سُہ کینٛہہ اندرٕ سایڈ انٛدرم سایڈٕ تراوہوس نٮ۪برِم سایڈٕ تراو ہوس نہٕ کینٛہہ

ہے ٹھٕہر تُہۍ کر ہو بہٕ کٲم تۄہہِ تراو ہو بہٕ تۄہہِ تراو ہو بہٕ یِم فوٹو نہ کھرکٮ۪ن ہٕنٛدۍ ٹھیک چھا تُہۍ کٔرِو سِلیٚکٹ کُس کُس پگہہ کھسو انشا اللہ پگہہ پانژھ بجے واتہٕ بہٕ لگ بگ بہٕ تُلہٕ میجرمینٛٹ ٹھیٖک چھا تُل سا چلو